السَلامُ علیکُم بہٕ چھَس روزان بانڈی پورا مےٚ چھُ ناو سُمیرا تہٕ اَسہِ کَر کٔر گاڈنِنٛگ سِٹاٹ تہٕ کیٛازِ کٔر گاڈنِنٛگ کٔر اَسہِ یِتھ کٔنۍ سِٹاٹ أسی چھِ گۄڈٕ کیٛاہ چھِ وَنان حظ زٔمیٖن کھنان زٔمیٖنس کھاد ترٛاوان زٔمیٖن کَران اَصٕل تیار گاڈنِنٛگ خٲطرٕ پوشو خٲطرٕ تہٕ پارکہِ أنٛدۍ أنٛدۍ أنٛدۍ أنٛدۍ چھِ أسۍ کھنان زٔمیٖن ژورو سایڈو تہٕ أتی چھِ أسۍ یِتھ کٔنۍ پارکِنٛگ گاڈنِگ سِٹاٹ کَران تہٕ بیٚیہِ چھِ سارِوٕے کھۄتہٕ بٔڑۍ کَتھ یُس یہِ چھِ اَمہِ سۭتۍ چھِ مطلب اَسہِ ٹایم پاس تہِ اُکنٕے گَژھان چاہے گنٛٹہٕ گَژھِ صُبحَس شامَس گنٛٹہٕ گنٛٹہٕ گَسہِ یا اوٚڑ اوٚڑ گنٛٹہٕ گَژھِ تہٕ أتی چھِ اَسہِ اُکنٕے گَژھان روزان چھِ أسۍ اِن ٹچ أتھی سۭتۍ تہٕ گَژھان چھِ اَسہِ ٹایم پاس أتھی گاڈنِنٛگ سۭتۍ تہٕ بیٚیہِ ییٚلہِ پتہٕ اَتھ قٕسم قٕسمٕکۍ پوش چھِ کھسان شوٗب دار پوش چھِ کھسان تہٕ أتی چھِ أسۍ خۄش گھژان اَتھ کتٔھۍ واریاہ اَصٕل پوش قٕسمہٕ قسمہٕ پوش کھٔتۍ اَتھ تہٕ واریاہ اَصٕل پوش کھٔتۍ اَتھ یُس مہمان چھِ یِوان سُہ تہِ چھِ گَژھان خۄش یِمن چھِ اَصٕل پارکہٕ بَنایمَژٕ یِمو چھِ اَصٕل گاڈنِنٛگ کٔرمٕژ تہٕ پتہٕ چھِ أسۍ اَتھ آب دِوان کھاد دِوان ڈٮ۪لی رُٹیٖنس منٛز صُبحٲے صُبحٲے آب دِوان کھاد دِوان تہٕ ییٚمہِ کِنۍ سٲنۍ پوشہِ کُلۍ چھِ روزان کھسان یِم چھِ اَتھ چھِ نیران نٔے نٔے نٔے نٔے پوش طرح طرح مطلب قٕسمہٕ قٕسمہٕ چھِ کُلۍ آسان الگ الگ قٕسمَن ہٕنٛدۍ کُلی چھِ آسان تہٕ الگ الگ پوش چھِ پتہٕ کھسان تہِ اَتھٕ مگر بہٕ آب چھَس دِوان کھاد چھَس دِوان گاسہٕ آسہِ پارکہِ منٛز کانٛہہ موٚکُر گاسہٕ خراب گاسہٕ سُہ چھِ ژٕھنان نٮ۪بر کٔڑِتھ تہٕ ییٚمہِ کِنۍ پارک چھِ پتہٕ روزان زیادٕ شوٗب دار تہٕ زیادٕ شوبہٕ وٕنۍ اگر کانہہ پوٚژھ تہِ چھِ یِوان تہٕ سُہ تہِ چھِ پتہٕ دَپان نَہ بہٕ بیٚہم پارکہِ منٛزٕے پتہٕ چھِ أسۍ تٔمِس پٔژھِس کیٛاہ چھِ وَنان کُرسی کَڑان نٮ۪بر تہٕ ترٛاوان کُرسی تھاوان نٮ۪برٕ کَنۍ تہٕ أتی چھِ تٔمِس چایہِ کپ اَنان تہِ کُنہِ سات توٗرۍ نِوان یا شیٖٹ ترٛاووس پتھر تہٕ پتہٕ بیٚہمو تٔتی پَتھر ٹولی منٛز ٹولی کٔرِتھ تہٕ ییٚلہِ مگر پارک شوٗب دار آسہِ ییٚلہِ اَسہِ پارک آسہِ تَتھ لایق بَنٲمٕژ درٛمُن آسہِ صاف شِفاف موٚکُر درٛمُن آسہِ نہٕ موٚکُر گاسہٕ آسہِ نہٕ تہٕ یِتھ کن چھِ أسۍ یہِ پارک بَناوان مگر پارکہِ سۭتۍ چھِ اَسہِ واریاہ زیادٕ دلچسپی چھِ اَسہِ پارکہِ سۭتۍ پارک چھِ واریاہ اَصٕل چیٖز اَکھ بیٚیہِ چھِ ساروٕے کھۄتہٕ زیادٕ گَژھان اَسہِ اَسہِ سۭتۍ ٹایم پاس بچہٕ تہِ یِوان آب چھَکنہِ وقتس بوٚڈ تہِ یِوان لۄکُٹ تہِ یِوان پوشہِ کُلٮ۪ن پتہٕ ییٚلہِ پارک مَکان چھِ نومبرس منٛز مطلب پوش چھِ مُرجاں تہٕ کُلۍ چھِ ختم گَژھان تہٕ تیٚمہِ پتہٕ چھِ أسۍ اِنشاء اللہُ رحمان مارچس منٛز بیٚیہِ کَران سِٹاٹ یہِ پارک پارک پارک پتہٕ چھِ ونٛدٕ ونٛدٕ پوشہِ کُلۍ تِم چھِ أسۍ سُہ تھاوان پتہٕ تِم گملہٕ وملہٕ ژانان انٛدر ونٛدس تھاوان بچٲیِتھ کیٛازِ کہِ شیٖنہٕ موٗجوٗب چھَنہٕ أسۍ نٮ۪بر تھاوان کِہیٖنۍ تہِ نہٕ شیٖن چھِ کَران خراب گملن تہٕ گملن کَران شیٖن خراب تَمہِ کِنۍ چھِ أسۍ تھاوان پتہٕ تِم انٛدرٕے ژٲنِتھ تِم گملہٕ وملہٕ ونٛدس تھاوان شیٖنہٕ نِش بَچٲیِتھ بَہار ییٚلہِ بیٚیہِ گَژھِ سِٹاٹ اِنشاء اللہُ رحمان تَمہِ پتہٕ چھِ أسۍ بیٚیہِ کَڑان نٮ۪بر یِم گملہٕ تہٕ کَران چھِ أسۍ بیٚیہِ پنٕنۍ گاڈنِنٛگ سِٹاٹ بیٚیہِ چھِ أسۍ بَناوان پارک بیٚیہِ کھَنان یِتھَے کَن زٔمیٖن بیٚیہِ کَران آب اَنان کھَاد اَنان مطلب بیٚیہِ کیٛاہ آسہِ اَتھ مۄچر سُہ ترٛاووس تہٕ پتہٕ چھِ أسۍ نِۂلۍ چاہے گَرِ بیول آسہِ سُہ تہِ وَوو چاہے نٮ۪برٕ اَنو نرسٔری منٛز نرسٔری منٛز چھِ أسۍ گَژھان ییٚتہِ چھِ اَکھ بازر تَتہِ چھِ آسان پوشہِ کُلۍ کٕنٕنۍ تَتھ چھِ وَنان نرسٔری نرسٔری منٛز چھِ أسۍ اَنان یَم پوشہِ کُلۍ تہٕ پتہٕ چھِ أسۍ گَرِ یِم پوشہِ کُلۍ رُوان ییٚمہِ کِنۍ أسۍ کیٛاہ چھِ وَنان پَکان چھِ برٛۄنٛہہ کُن برٛۄنٛہہ کُن برٛۄنٛہہ کُن برٛۄنٛہہ کُن تہٕ سون گَرٕ تہِ چھِ پا پارکہِ سۭتۍ چھِ گَرس اَکھ الگ شوٗب اَکھ گَژھان الگ لُک اَکھ گَژھان تہٕ پارک چھِ اَصٕل چیٖز مطلب گَرِ أنٛدرٕ کَنۍ آو تنٛگ نٮ۪بر درٛاو کٔڑ چِیر پنٕنۍ بیوٗٹھ نٮ۪برٕ کَنۍ پارکہِ منٛز تاپس گنٛٹس أڑِس گنٛٹس دوٚن گنٛٹن تہٕ یِتھ کٔنۍ چھِ مہ مطلب شوٗب چھِ پارک چھِ شوٗبٕے گَرس منٛز شوٗبہِ سانٕے چھِ بیٚہوان نٮ۪برٕ کَنۍ یِتھ کٔنۍ چھِ أسۍ پارکہٕ سِٹاٹ کَران بَناونہِ شُکرِیہ